مےٚ کَرے پٔتمہِ لَٹہِ فِلِپ کاٹ پٮ۪ٹھ بیگ آرڈَر یعنی کہِ یَتھ منٛز بہٕ بیگ تُلہٕ ہا یِم کِتاب تُلہٕ ہا سکوٗل بیگ اوس مےٚ آرڈَر کوٚرمُت یُس بہٕ سکوٗل ہیٚکہ ہہ پَتہٕ نِتھ تِکیٛازِ یُس مےٚ پرٛون بیگ اوس سُہ اوس مےٚ ژھیوٚنمُت پَتہٕ وُچھ مےٚ فِلِپ کاٹَس پٮ۪ٹھ مےٚ دوٚپ بہٕ اَنہ وٕ نوٚو بیگ تہٕ ہُہ پرون بیگ چھُ مےٚ ژھٚنمُت ییٚلہِ مےٚ سُہ آرڈَر کوٚر تمہِ پَتَن کوٚر آو سُہ مےٚ گَرٕ گوٚو تَتھ لٔگۍ پانٛژھ ٲٹھ دۄہ اَکھ لٔگۍ تَتھ گۄڈٕنٮ۪تھٕے یِنَس زیادَے تہِ لٔگۍ تَتھ یِنَس گۄڈٕ گَرٕ تمہِ پَتَن کیٛاہ گٔے کٲم یتھُے سُہ گَرٕ ووت تَتھ اوس مطلب پیکِنٛگ یۄس تَتھ ٲس سُہ اوس تَتھ اورَے ژھیٚنِتھ پیکِنٛگ تٔمِس یُس سُہ گَرٕ چھُ اَسہِ اَنان تٔمِس ووٚن مےٚ دوٚپمَس یِہ کیٛاہ دٔلیٖل یہِ کیٛازِ یَتھ ژھنِتھ تٔمۍ دوٚپ یہِ آو اَسہِ کَمپٔنی پٮ۪ٹھ اِتھَے کٔنیٚتھ اورَے یہِ اَمِچ یہِ جلدٕ ژھٔنِتھ یُس اَتھ یہِ کٔرِتھ چھُ تہٕ یہِ اوس اَتھ اورَے ژھیٚنِتھ پَتہٕ ییٚلہِ مےٚ سُہ روٚٹ تہٕ مےٚ وُچھ پَتہٕ سُہ بیگ تَتھ اوس بٕلیک کَلَر اوس تَتھ یعنی کہِ کرٛہُن اوس تَتھ کَلَر تہٕ مےٚ وُچھ سُہ سُہ اوس مطلب یہِ زَن باسان خبر کٔمۍ ہَفتا کالہِ ہُنٛد بیگ مطلب تَتھ اوس زَن باسان واریاہ ٹایم گوٚمُت تیُتھ اوس سُہ زَن مطلب مےٚ اوس کوٚرمُت تَتھ بٕلیک کَلَر سُہ اوس سَفید گوٚمُت تیوٗتاہ اوس تَتھ ژھۄٹھ اوس تَتھ پٮ۪ٹھ بیٚیہِ اوس تَتھ زَن یہ عجیٖبٕے زَنہٕ لَنٛجہِ تہِ ژھیٚنِمَژٕ مطب مَنٛز باغَن آسہِ ہے تَتھ صاف صفٲیی نہ تَتھ اوس مَنٛزٕ باغَن تہِ تیوٗتاہ ژھوٚٹھ اوس تَتھ مےٚ باسیو نہٕ یہِ یُس مےٚ یہِ پرٛوڈَکٹ سٮ۪کَنٛڈ مطلب دوٚیِم اوس مےٚ کوٚرمُت آرڈَر سُہ اوس نہٕ ٹھیٖک کِہیٖنۍ نہٕ مےٚ ووٚن گۄڈٕنٮ۪تھ تہِ زِ مےٚ اوس نہٕ سُہ کوٚرمُت کرٛہُن مطلب بیگ آرڈَر مےٚ دوٚپ بہٕ نِم اَتھ منٛز کِتاب وَغیرہ تہٕ سُہ اوس سفید آمُت نہ اوس سُہ ٹھیٖک نہ اوس سُہ کِہیٖنۍ نہٕ سُہ اوس مطلب یہِ وَ ییٚلہِ مےٚ تَتھ اَکھ کِتاب پَتہٕ بٔر بنٛد یُتھُے مےٚ سُہ تُل سُہ آو ژیٚنِتھ گوٚو یہِ ووت نہٕ مےٚ یہِ اَصٕل پرٛوڈَکٹ اَمیُک کِہیٖنۍ نہٕ نہ مطلب پَتہٕ کیٛاہ وَنہٕ ہا بہٕ باقیَن تُہۍ کرِو یہ شہِ مطلب تُہۍ تہِ أنِو یہِ ییٚلہِ مےٚ گۄڈٕنیٚتھٕے پانسٕے باسیٚو یہِ چھُنہٕ ٹھیٖک کِہیٖنۍ نہٕ یہِ پرٛوڈَکٹ چھُنہٕ اَصٕل کِہیٖنۍ نہٕ یہِ چھُ واریاہ غَلَط پَتہٕ ہیٚوکھ نہٕ مےٚ بیٚکِس تہِ ؤنِتھ کِہیٖنۍ نہٕ ییٚلہِ مےٚ پانَس تہِ آو بیٚیہِ دُِتُکھ تیوٗتاہ درٛوٚگ ٲٹھ شیٚتھ نَو شیٚتھ ٲس تَتھ ہاوان تہٕ مےٚ تہِ اوٚن ساڑ ٲٹھ شیٚتھ رۄپیہِ سُہ گوٚو اَکھ دِتُکھ ساڑ ٲٹھ شیٚتھ گوٚو ساڑ ٲٹھ شیٚتھ رۄپیہِ گٔژھِتھ تہِ پَتہٕ اوس نہٕ سُہ تیوٗتاہ اَصٕل کِہیٖنۍ نہٕ مطلب سُہ اوس واریاہ خراب اوس سُہ اوس نہٕ اَصٕل کِہیٖنۍ نہٕ سُہ اوس مطلب گَندٕ اوس